اَسلام علیکُم گاڈنِنٛگ کرنہٕ خٲطرٕ چھِ اَسہِ واریاہ ٹوٗلٕز اِستعمال پٮ۪وان کَرٕنۍ مَثلاً ییٚمہِ ساتہٕ اَسہِ کانٛہہ تہِ کُل رُوُن چھُ آسان تہٕ لَگان چھِ اَسہِ ٹۄنٛگُر ضٔروٗرت تَمہِ پَتہٕ چھِ پَتہٕ آسان آب دیُن لَگان چھِ آبہٕ موٹر پایِپ ضٔروٗرت آب دِنہٕ خٲطرٕ تَمہِ پَتہٕ چھِ پَتہٕ آسان کھاد ترٛاوٕنۍ لَگان چھُ گُڈٲے کرنہٕ خٲطرٕ کیٚنٛہہ ضٔروٗرت تَمہِ پَتہٕ چھِ آسان دوا کَرُن تہٕ لَگان چھِ دوا مِشیٖن ضٔروٗرت پَتہٕ چھِ آسان یُتھُے تِم تھوڑا گرٛو چھِ کران بٔڑ پَہٮ۪م چھِ گژھان پَتہٕ چھِ آسان سنٛمبھالٕنۍ کَٹ وَٹ کَرُن کُلِس تہٕ لَگَن چھِ کٮ۪نچی ضٔروٗرت مطلب واریاہ ٹوٗلٕز چھِ تِم یِم ضٔروٗری چھِ گاڈنِنٛگ کرنہٕ خٲطرٕ